مےٚ چھُ اَکھ فرٛینٛڈ زینب تٔمۍ کَرے مےٚ اَکھ بُک سَجَسٹ یتھ ناو اوس وَے وٗمین فیل اِن لَو تہٕ یہِ چھِ لیچھمٕژ امہِ کِس آتھرَس چھِ ناو امیٖن آمَن تہٕ ییٚلہِ مےٚ یہِ کِتاب پٔر مےٚ چھَنہٕ باسان اَتھ منٛز چھِ تِم سٲری وجوٗہات ایکسپٕلین کرنہٕ آمٕتۍ زِ یِم واقعی چھِ وجوٗہات بَنان أکِس زَنہِ ہِنٛدِس محبتَس منٛز گِرفتار گژھنَس